یِم اَسا یِم تہیوار چھِ یِم ساروے کھۄتہٕ زیادٕ یِم ضروٗری تہیوار چھِ مُسلمان خٲطر یا ہُمَن خٲطر تَتھ منٛز چھِ یِوان عیٖد

یتھ منٛز عیٖد چھِ آسان سٕہ دۄن تہٕ قٕسمٕکۍ عیدالفطر تہٕ عیدلاضحی لَکٕٹ عیٖد تہٕ بٔڑ عیٖد یُس یہِ عیٖد چھِ اَمہِ دۄہ بَجہِ عیٖز دۄہ چھِ أسۍ انان قُربان سٮ۪کرِفایزِنگ اَنِمٕل انان پَتہٕ چھِ سُہ قُربان کَران قۄربان کٔرِتھ چھِ سُہ پَتہٕ بٲگراوان اِتھَے کٔنۍ چھِ سُہ خوشی مَناوان یُس لَکٕٹۍ عیٖد دۄہ لَکٕٹۍ عیٖد دۄہ چھِ أسۍ سیُن رَنان گَرِ رَنان واریاہ قٕسمٕکۍ سِنۍ رَنان وازوان رَنان پَتہٕ رِشتہٕ دارَن ہُنٛد گژھان تمَن پِرٛژھان پَتہٕ یِوان عیٖز دۄہ پَتہٕ گِنٛدان لَکٹٮ۪ن یِمَن بایَن سۭتۍ گِنٛدان چَکرَس گژھان اِتھَے کٔن اِتھَے کٔن فیران وٕ وَنو أسۍ یِم کیٛاہ چھِ أڑۍ چھِ یِم بٲقٕے یِم ہِنٛدۍ چھِ یِم چھِ دیوالی مَناوان دیوالی منٛز چھِ یِم شَمع زالان وَتہِ وَتہِ زالان شَمع زالان ٹاس پٲٹراوان ییٚلہِ وَتہِ وَتہِ شَمع چھِ زالان وَتَن منٛز چھِ زالان شمع چھِ زالان ٹاس چھِ فاٹراوان واریاہَس کالَس چھِ ٹاس فاٹراوان ترٛٮ۪ن دۄہَن چھِ ٹاس فاٹراوان پَٹریٚن پٮ۪ٹھ چھِ شمع زالان روڈَس منٛز چھِ شمع زالان مِٹھٲے چھِ بٲگراوان پَتہٕ گٔے ہولی منٛز چھِ رنٛگ ٹُھکان پرٛٮ۪تھ أکِس رنٛگ ٹُھکان واریاہ واریاہ رنٛگ ٹُھکان تتھ منٛز چھِ کٲم گژھان یِم چھِ رنٛگ کَران مِکٕس مِکٕس کٔرِتھ چھِ پَتہٕ أکِس بیٚکِس مَتھان أکِس بیٚکِس رَنٛگ ٹُھکان أکِس بیٚکِس رَنٛگہٕ مَتھان اِتھٕے کنۍ چھِ واریاہ واریاہ یِم تہیوار چھِ تم چھِ یِوان مَناوان ہِندوستانَس منٛز